أسۍ چھِ بٔرڈے مناوان اصل پٲٹھۍ کیٚازِ کہ اگر بہِ تۄہہِ ؤنو أسۍ کمہِ آے چھِ برڈے پنُن کران گۄڈٕنٮ۪تھے چھِ أسۍ کران کٲم بہٕ چھُ پنٕنۍ یِم فرینڈ چھِ مےٚ آسان تِمن چھُس بہِ انوِٹیشن دِوان تِمن چھُس بہِ نادس گژھان میون برٕڈے چھُ تہٕ بییٚہِ چھِ کران کٲم أسۍ پتہِ یُتھے أسۍ اتھ منٛز چھِ أسۍ انان یتہِ أسۍ پنٕنٕسے ایریاہس منٛز تٔمِس ونان عبدُالرحمان کاندُر بہِ چھُس تمِس ہٮ۪وان کیک اور یتھے تمِس أسۍ کیک چھِ ہٮ۪وان پتہٕ چھِ أسۍ تتھ سُہ کیک سجاوان آرام سان اور بییٚہِ چھِ أسۍ تتھ أسۍ شمع لاگان أنٛدۍ أنٛدۍ یتھے أسۍ اتھ کیکس چھِ شمع لاگان سُہ چھِ سجاوان اصل پٲٹھۍ پتہٕ یُتھے أسۍ سُہ سیلبریٹ چھِ کران پنٕنٮ۪ن یارن سۭتۍ پنٕنٮ۪ن یارن سۭتۍ چھِ أسۍ تتھ منٛز اکھ چیٖز کران کُس مزٕ چھُ یِوان تتھ تتھ کیک ژٹنس کیٚازِ کہ یُتھے أسۍ سُہ کیک چھِ أسۍ ژٔٹان مٮ۪ٲنۍ یار چھِ تِم چھِ سُہ کیک ژٔٹتھے پتہٕ مےٚ بٕتھِس متھان بہٕ تہِ چھُس تِہنٛدِس بٕتِتھس سُہ کیک متھان ییٚمہِ سۭتۍ أسۍ اکھ واریاہ مزٕ چھِ تُلان یُس سُہ بچپن اکھ چھُ پٮ۪وان یاد بییٚہِ یُس أسۍ اتھ منٛز ایچیومینٹٕس کینٛہہ اتھ منٛز چھِ أسۍ کران اتھ منٛز چھِ أسۍ بییٚہِ کہ امہِ دۄہ آ وازٕ لاگان امہِ دۄہ کشمیٖری وازا امہِ دۄہ کران ییٚمہِ دۄہ یہ اسہِ کٲنسہِ برٕڈے چھُ آسان تاکہِ یتھ یِم یار دوس چھِ یِم کرن کٲم یِم چھِ گِفٹ انان اتھ سۭتۍ اتھ مٮ۪ٲنِس برٕڈیس پٮ۪ٹھ یتھ یِم مٮ۪ٲنِس زایہ دۄہس پٮ۪ٹھ کیک چھِ انان أسۍ تہِ چھِ پتہٕ دپان گرِ یہ ہسا کرو وۄن کٲم اتھ یِم ہسا کڑوکھ نہٕ ژھری کہینۍ یِم تہِ کھیناوکھ بتہٕ یُتھے أسۍ تِم تتھ خٲطرٕ چھُ پتہٕ أسۍ یتہِ أسۍ وازٕ لاگان کشمیٖری وازٕ چھِ أسۍ تتھ ونان کشمیٖری وازوان تتھ چھِ یِوان اسہِ واریاہ خرچاتھ مگر مسلہٕ چھُ آسان یہ یُس یہ برٕڈے چھُ تہِ تتھ پٮ۪ٹھ چھُ گژھان کٲم سُہ وازٕ یُتھے أسۍ انان چھِنہٕ پتہٕ چھِ أسۍ تٔمِس دپان اسہِ ہسا چھِ واریاہ ترامہِ پانژھ ستھ اور پتہٕ یتھے أسۍ یہ دِوان چھِ تٕن تہ یارن تِم تہِ چھِ گژھان سٮ۪ٹھاہ خۄش تہٕ أسۍ تہِ چھِ سٮ۪ٹھاہ خۄش گژھان